ہٮ۪لو اَلسَلام علیکُم الحمدُ اللہ ٹھیٖک تُہۍ چھُوا ٹھیٖک شُکُر رۄبس کُن ٹھیٖک ؤنِو حظ شُکُر رۄبس کُن ٹھیٖک

اَچھا ٹھیٖک

اَچھا ٹھیٖک ٹھیٖک ٹھیٖک ضٔروٗری چھُنہٕ کیٚنٛہہ یہِ چھُ تُہۍ ؤنۍتو یہِ گۄڈٕنٮ۪تھ یہِ یۄس تۄہہِ پارک چھو نَہ سۄ چھےٚ پٕلینس پٮ۪ٹھ کِن تَتہِ چھُ یِتہٕ یِتھ پٲٹھۍ مطلب سٕلوپ ہی یا اَچھا ٹھیٖک تِم چمنہٕ ہی بَنٲیِتھ ٹھیٖک چھُ ٹھیٖک اَدٕ سُے تَتھَے اَصٕل گژھان کَنہٕ پھٔلۍ یہِ چھُ پانَس تامَتھ اگر لاگہِ اِنسان یا نَہ لاگہِ سُہ چھُنہٕ ضُروٗری چھُنہٕ کیٚنٛہہ وَنہِ چھُ البتہ تَمہِ سۭتۍ چھُ اَصٕل مطلب ڈٮ۪کُریٹ گَژھان أڑۍ چھِنہٕ یہِ چھِ أڑۍ چھِ تِم أنٛدۍ أنٛدۍ تھاوان کَنہِ پھٔلۍ لٲگِتھ تہٕ أڑۍ چھِ بَدل آیہِ تِم نالہِ ہِشۍ بَناوان پتہٕ چھِ تِمن منٛز کَلٲڈ واریاہ قٕسمَن ہٕنٛدۍ کَنہِ پھٔلۍ چھِ آسان وایٹ چھِ آسان یا تِم کِرٛہِنۍ وِہِنۍ تہِ چھِ آسان یُس کَنہِ پھٔلۍ تُہۍ تھٲیِو یہِ چھُ پا أسۍ چھِ أسۍ ہٮ۪کوُ تۄہہِ اَصٕل پٲٹھۍ سُہ مطلب شو دی تَتھ سُہ زبردس أسۍ تہِ چھِ کَران اَصٕل پٲٹھۍ سۄ کٲم تہِ تہٕ أسۍ تہِ ہٮ۪کوہو تِم کَنہِ پھٔلۍ وَنہِ پھٔلۍ لٲگِتھ تُہۍ ؤنِو اگر تۄہہِ لاگنہِ چھو اَوا أسۍ ہٮ۪کو لٲگِتھ اگر تۄہہِ لاگٕنۍ چھُو نَہ أسۍ اَنو پانَے تیٚلہِ کَنہِ تہِ تہٕ أسۍ اَنو یہِ سورٕے کیٚنٛہہ کَرو أسۍ تیٚلہِ پانَے مگر اگر تۄہہِ لاگٕنۍ چھُو تۄہہِ ؤنۍزیو بَس لاگٕنۍ چھا کِن نَہ چھِ لاگٕنۍ

نَہ نَہ کِہیٖنۍ نہٕ کِہیٖنۍ نہٕ نہ تِمو سۭتۍ گَژھِ نہٕ کِہیٖںی أسۍ چھِنَہ پنٛنہِ اَسہِ چھِ پتہ آسان کَتھ ہَنۍ چھُ آب ترٛاوُن تہٕ کَپٲرۍ کِتھ پٲٹھۍ تھاوو أسۍ کہ کَپٲرۍ کۄس چیٖز چھُ ضٔروٗرَت کَتِنَس چھُ کَنہِ ییٚمہِ سۭتۍ نہٕ پرٛابلِم گَژھِ کِہیٖنۍ

البتہ یِہوٚے چھُنہ آبُک اٮ۪کسٮ۪س گَژھِ آسُن اَصٕل آب گژھِ نزدیٖک آسُن تَتِنَس ٹھیٖک چھُ ٹھیٖک ٹھیٖک

ٹھیٖک چھُ اَدٕ ٹھیٖک چھُ ٹھیٖک چھُ ؤلِو أسۍ دِمہوس پانَے نظر اَدٕ حظ چَلو چَلو بِہو رۄبس حوال